السلام علیکم ورحمۃ اللہ وبرکاتہُ بہٕ حظ ونہٕ تۄہہ ونٚکیٚس دنہیٖکٮ۪ن پانٛژن بین الاقوٲمی شہرن ہُنٛد ناو یِمن منٛز اکھ فیمَس اکھ شہر چھُ یُس ہسا انٛڈیا ہس منٛز چھُ نیٚو دہلی دویِم حظ چھُ یو ایس اے یس منٛز نیوٗ یارٕک ترٛیم ہسا چھُ نیوٗ جٔرسی یہِ تہِ ہسا چھُ یوٗ ایس اے ہَس منٛزٕے ژوٗرِم حظ چھ ٹوکِیو یہِ ہسا چھُ جاپانُک اکھ مشہور شہر اکھ تہٕ پونٛژم تہٕ ٲخری یُس شہر یہِ ہسا چھُ لنٛڈن یُس ہسا انگلِستانس منٛز یعنی کہِ انگلینٛڈس منٛز واقعہ چھُ اسلامُ علیکُم